اَلسلامُ علیکُم بہٕ چھَس روزان بَنڈپورِ آز کرٕ بہٕ کَتھ أکیاہ اکھ اِنسان چھُ یَژھان مطلب بہٕ ییلہِ بہٕ لۄکچارَس یہِ اوسُس کران تہِ گَژھس بہٕ آز تہِ ہٮ۪کُن کٔرِتھ مطلب لۄکچارَس منٛز چھِنہٕ کانہہ ٹینشَن آسان کیٚنٛہہ آسان چھِ أسۍ گِندان ییٚلہِ پَتہٕ یِتھُے اِنسان بوڑ چھُ گژھان پَتہٕ چھُ واریاہ ٹینشَن لَگان مطلب أسۍ کِتھ کَنۍ زینو مطلب ییٖتیاہ مطلب کٲم چھِ آسان تِمن مطلب تیٖژھ ٹینشَن چھِ آسان پَتہٕ چھُ اکھ اِنسانس مطلب تٔمِس پَتہٕ یِوان تِم یاد بہٕ کیاہ اوسُس کران لۄکچارَس بہٕ ہٮ۪کہٕ ہا تِم آز تہِ کٔرِتھ مطلب واریاہ تِم یِم یِمہٕ گیم چھِ آسان مطلب گِندان ٲسۍ أسۍ آسان برونہہ مثلاً أسۍ ٲسۍ بیٹ بالَس تہِ گِندان أسۍ ٲسۍ بیٹ بالَس تہِ گِندان پَتہٕ أسۍ مطلب واریاہ ٲسۍ سمان أسۍ ٲسۍ مطلب ہٮ۪کان ٲسۍ گِندِتھ مطلب پَتہٕ ٲسۍ فیٖلڈِنگ تہِ کران مطلب أسۍ ٲسۍ مطلب پِلِیر آسان مطلب أڈۍ ٲسۍ کران فیٖلڈِنگ یا مطلب یِتھ کَنۍ بیٹ بال گِندان چھُ مطلب واریاہَس ٹایمَس ٲسۍ ہٮ۪کان گِندِتھ أسۍ مطلب راتَس تہِ ٲسۍ مطلب ٲٹھن نَوَن بَجین تام تہٕ ٲسۍ رٲژ ہِندین آسان گِندان کانہہ ٹینشَن اوس نہٕ آسان کِہیٖنۍ یا سزَس تہِ ٲسۍ أسۍ گِندان آسان مطلب تَتھ منٛز تہِ ٲسۍ زٕ زٕ نَفر آسان گِندان مطلب ٹیٖم ٲسۍ بَناوان ہُہ زٕ نَفر یِم زٕ نَفر ٲسۍ مطلب گِندان آسان شام تام ٲسۍ آسان گِندان یا ترُچٮ۪ن ٲسۍ آسان گِندان أسۍ مطلب یِم تَتھ منٛز تہِ ٲسۍ آسان ٹیٖم پَتہٕ ٲسۍ گِندان أسۍ زٕ زٕ یا اکھ اکھ تہِ اوس ہٮ۪کان گِندِتھ تیٖژاہ ٹینشَن ٲس نہٕ آسان کِہیٖنۍ مطلب یِم گیم ٲسۍ أسۍ گِندان وَندَس منٛز کانگٔر ٲسۍ آسان تٔپِتھ ٲسۍ آسان تِم گیمہٕ ٲسۍ گِندان اۭں بیٚیہِ تہِ ٲسۍ گِندان أسۍ سَتَن کَترٮ۪ن أسۍ مطلب تتھ منٛز تہِ اوس آسان بیٹھے پَتہٕ ٲسۍ مطلب دوٗر تَتھ تَتھ بالہِ کَڑان کَش ٲسۍ آسان ژھانڈان تِم بالہِ ٲسۍ راوان پَتہٕ ٲسۍ آسان تِم ژھانڈان یِم کَپٲرۍ اَنن وۄنۍ اَتھِ یا کھوکھوس ٲسۍ گِندان تَتھ منٛز تہِ ٲسۍ لَگان اَڈین دَب خوٗن تہِ اوس یِوان مطلب مَگر ٲس نہٕ باسان اوس نہٕ کیٚنہہ اوس تَمہِ دۄہ لہ لۄکٔٹۍ ٲسۍ مطلب شوق اوس آسان گِندنُک آز تہِ چھُ سُہ مطلب سُہ یاد یِوان أکیاہ أسۍ آسہٕ ہو آز تہِ سُہ گِندان یا سہ ٹایم ییٖہا واپَس مطلب آز چھُ وۄنۍ بٔڑۍ گٔمٕتۍ چھِنہٕ أسۍ ہٮ۪کان تَتھ منٛز واپَس گٔژھِتھ کِہیٖنۍ تِمَے مطلب چھُ آسان اِنسانَس یہِ سُہ ٹایم ییٖہے واپَس أسۍ مطلب گِندہو بیٚیہِ مَگر آز چھُنہٕ ہٮ۪کان أسۍ گِندِتھ بیٚیہِ کِہیٖنۍ آز چھِ مطلب سٲری کامین منٛز مطلب ییٚلہِ بٔڑۍ بٔڑۍ مطلب آز اَگر لۄکٔٹۍ شُرۍ چھِ تِم تہِ چھِنہٕ تیوٗتاہ گِندان آسان کیٚنٛہہ کہِ مطلب آز چھُ فون ٹی وی فونَس منٛز چھِ آز سٲری مطلب ہُتھ کَنۍ یِم مطلب جِسمٲنی یِم یِم چھِ آسان یِم گیمہٕ گِندان ٲسۍ برونہہ یِمو سۭتۍ پَتہٕ اِنسان تازٕ اوس روزان مطلب آز چھِ سٲری مطلب اَگر مطلب تِم لۄکٔٹۍ شُرۍ دُ وُۂرۍ ترُ وُۂرۍ تٕم چھِ آسان موبایلَن منٛز مَس گٔمٕتۍ مطلب چھےٚ نہٕ آسان تِمن چھُنہٕ آسان یوٗت لَگان پَے کیٚنہہ کہِ مطلب برونہہ یہِ یم یِم مطلب أسۍ گِندان آسان یِم گیمہٕ ٲسۍ گِندان آسان تِم چھِ نہٕ چھِنہٕ آز مطلب تِم لۄکٔٹۍ شُرۍ تہِ نہٕ ہٮ۪کان گِندِتھ کیٚنہہ تَمی وَجہہ سۭتۍ کہِ موبایِل آیہِ آز چھِ سٲری آسان بِہِتھ آسان موبایِل وٕچھان تہٕ ہُتھ کَنۍ چھِنہٕ أسۍ ہٮ۪کان کٔہیٖنۍ مطلب گِندنہٕ سۭتۍ چھِ مطلب واریاہ فٲیدٕ تہِ یِوان أسۍ چھِ مطلب امہِ سانٮ۪ن یِمن تانن یِم چھِ واش نیران سون ہُہُند فون تہِ چھُ مطلب اورٕ یورٕ نَژان پَتہٕ چھِ أسۍ فریش گژھان دٮ۪ماغ تہِ چھُ اَصٕل بَنان مطلب سٔکوٗلَس منٛز تہِ چھِ واریاہ ٲس آسان مطلب کیرَم ٲسۍ آسان آز تہِ چھِ آسان مَگر آز چھُنہٕ تیوٗت چھُنہٕ مطلب اَتھ منٛز کانہہ سٔپوٹٔس منٛز چھُنہٕ کانٛہہ آز تیوٗت اِنوالو آسان کیٚنہہ آز چھُنہٕ صِرف فون فون لیپ ٹاپ یا کانہہ تہِ گیم چھِ آسان تِم ٲسۍ سٲری مطلب ہُتھ کَنۍ چھِنہٕ آز کٔہیٖنۍ گندان یِتھے کَنۍ چھُ آسان أکِس اِنسانَس مطلب بَچپَنٕکۍ تِم خیال یِوان یِم یِم سُہ مطلب آز یِم ٹینشَنس منٛز چھِ آسان پَتہٕ چھِ أمِس یِم یاد یِوان کاش أسۍ آسہٕ ہو تِتی بٔڑۍ أسۍ ہٮ۪کہٕ ہو تِم آز تہِ گِندِتھ تاکہِ أسۍ گژھو آز تہِ مطلب خۄش یا لۄکٔٹۍ ٲسۍ آسان گژھان ٲسۍ دَرٕز گاہ آز تہِ چھِ گژھان مَگر تیُتھ چھُنہٕ مطلب تیُتھ ماحول چھُنہٕ کیٚنہہ أسۍ یہِ پروگریم ٲسۍ بَناوان پَتہٕ ٲسۍ تَتہِ ہاوان یِم اینام ٲسۍ تھاوان آز تہِ چھِ گژھان مَگر تِتھ کَنۍ چھِنہٕ آز کیٚنہہ مَگر تَمہِ دۄہ ٲسۍ لۄکٔٹۍ تہٕ تَمہِ دۄہ ٲسۍ مطلب زیادٕ مَزٕ یِوان آز چھُنہٕ تیوٗت یِوان کیٚنہہ آز چھُ گژھان تہٕ پَران چھِ مَگر تِتھ کنۍ چھُنہٕ مطلب سُہ یُس سُہ مَزٕ اوس یِوان لۄکچارَس اَسہِ تیوٗتاہ چھُنہٕ یِوان اَسہِ آز کِہیٖنۍ نہٕ یا ٹیوٗشَن تہِ ٲسۍ گژھان تَتہِ تہِ اوس پَتہٕ گِندناوان یا کُنہِ تہِ جایہِ ٲسۍ مطلب گژھان اَگر أسۍ مطلب پٔژھۍ ٲسۍ کُنہِ جایہِ گژھان مطلب تَتہِ ٲسۍ تِمن مطلب نٔیی نٔیی تِم گیمہٕ آسان یا تَتہِ ٲسۍ یِم سٲری اَکے جایہِ سَمان ٲسۍ پَتہٕ آسان تَتہِ تَمہِ دۄہ گِندان تٔمَے مطلب تٔمَے یاد چھِ آسان تِم چھِ آز یِوان کاش تِم دۄہ یی ہَن آز تہٕ أسۍ ہٮ۪کہٕ ہو آز تہٕ گُزٲرِتھ مَگر آز چھُنہٕ تہِ کِہیٖنۍ ییٚلہِ بٔڑۍ چھِ گژھان پَتہٕ چھُنہٕ تِم سُہ وقت چھُ یِوان آز پَتہٕ واپَس کِہیٖنۍ سُے چھُ آسان مطلب پَتہٕ تمے چھ آس یاد یِوان یُس مطلب اکھ اِنسان چھُ وَنان کاش کہِ بہٕ ہٮ۪کہٕ ہا تِمن تَتھ تَتھ تِمَن یادَن منٛز ہٮ۪کہٕ ہا بہٕ بیٚیہِ تِم تِم کامہِ ہٮ۪کہٕ ہا بہٕ بیٚیہِ کٔرِتھ یِم بہٕ لۄکچارَس ٲسٕس کران یا کران اوسُس تِمَے چھِ مےٚ مطلب آز یاد یِوان یِمَن مطلب تمَے یاد ییٚلہِ چھِ تِم یِوان پتہٕ چھِ آسان اِنسان اسان اگر دَب تہِ چھِ آسان لوٚگمُت پتہٕ چھُ سُہ آز یِوان یاد پتہٕ مطلب اسُن تِوان تمہِ دۄہ کوٗتاہ مزٕ اوس تمَے یاد چھِ آسان یِم اِنسانَس مطلب اِنسان چھِ ونان بہٕ گژھٕ ہا تِمَن منٛز بیٚیہِ